ہٮ۪لو وعلیکُم سلام ٹھیٖک چھِو حظ آ اَلحمدُاللہ تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ چھِو بِلکُل بِلکُل فرمٲیو اچھا اچھا ٹھیٖک سِمپٕلی کٔرۍ زیو تُہۍ کٲم تُہۍ کٔرِو مےٚ اَکھ پَنُن آدھار کارڈ سیٚنٛڈ ٹھیٖک چھا یہِ کٔرِو تُہۍ مےٚ واٹٕساپ آ بَس یِتھُے چھُ مےٚ ضوٚرَتھ تُہٕنٛد باقٕے چھِ مےٚ زیادٕ فون نمبر کَنٛٹیکٹ نمبر گژھِ آسُن ٹھیٖک باقٕے ایٚڈرَس ویٚڈرَس سُہ چھُ آسان آدھار کاڈَس پٮ۪ٹھٕے ٹھیٖک چھا سُہ کٔرِو تُہۍ مےٚ سیٚنٛڈ بیٚیہِ کٔرِو تُہۍ مےٚ یہِ چیٖز سیٚنٛڈ زِ تۄہہِ کُس ڈیٹ چھُو تۄہہِ کَرُن فِکٕس کیٛاہ چھُو تۄہہِ کَرُن تُہۍ کٔژ نَفَر چھُو پٔلین کیٛاہ چھُو کَتھ کَتھ جایہِ چھُو گژھُن یہِ کٔرِو تُہۍ مےٚ سیٚنٛڈ بہٕ کَرٕہو تۄہہِ پَنُن یوٚرٕ اَسہِ پراسپیٚکٹ چھُ بنٲیِتھ سُہ کٔرٕہو بہٕ تۄہہِ یوٚرٕ سیٚنٛڈ تُہۍ وٕچھو کَتھ پٮ۪ٹھ ٲں بَجَٹ کَتھ کوٗتاہ چھِ أسۍ ہٮ۪وان کیٛاہ چھِ لَگان اَتھ سُہ وٕچھو تُہۍ تَتھ پٮ۪ٹھ بیٚیہِ ؤنِو تُہۍ پَنٛنہِ آیہِ تۄہہِ کیٛاہ چھُو ضوٚرَتھ فیسلٹِیٖز کِژھٕ چھِ ضوٚرَتھ تُہٕنٛد بَجَٹ کوٗتاہ تامَتھ چھُ تُہۍ کٔژ نَفر چھُو کۭتِس

فوٹی کے ٹھیٖک اَتھ پٮ۪ٹھ ؤنِو تُہۍ تۄہہِ کَتھ جایہِ چھِ گژھُن کَتھ ڈیٹَس پٮ۪ٹھ چھِ گژھُن

ٹھیٖک ٲٹھ سیپٹَمبَر گوٚو کٲلِکیتھ ہہ پگاہ ٹھیٖک اچھا اچھا

بِلکُل سُہ چھُنہٕ کانٛہہ سُہ چھُ تۄہہِ پانَس تانیتھ اگر تُہۍ یژھِو اَسی سۭتۍ ایٚکامٕڈیشَن یا باقے یا کھیٚن چھیٚنُک وغیرہ سُہ کَرَو أسۍ پانَے ایٚرینج تَتھ چھِ بَجَٹ حساب چھِ اَسہِ تُہۍ ؤنو حظ تٔمۍ تۄہہِ کیٛاہ چھُو کَرُن تُہۍ ؤنو اورٕے کیٛاہ چھِ اَسہِ أسۍ وَنَو تۄہہِ ایٚکاڈنگلی پَتہٕ بَجَٹ تہِ کیٛاہ لَگہِ کوٗتاہ لَگہِ اچھا اچھا ژور نَفَر چھِو تُہۍ ہہ روٗم ووٗم گژھوٕ تۄہہِ سِنٛگَلٕے آسُن کِنہٕ زٕ ترٛےٚ کَمرٕ رٔٹو چلو ترٛےٚ روٗم کَمرٕ کِتھ گژھَن آسٕنۍ فیسلٹِیٖزَن مُتعلِق کیٛاہ چھُو تُہۍ وَنان سِمپٕلے گژھِے آسُن کِنہٕ اے سی وغیرہ گژھِ آسُن اچھا ڈیولیٚکٕس کِہیٖنۍ تہِ چھُنہٕ پرواے تُہۍ کٔرو مےٚ اَصٕل پٲٹھۍ یہِ ڈِٹیلٕز سیٚنٛڈ تۄہہِ کیٛاہ چھُو پٕلین کیٛاہ چھُ پٕلین تۄہہِ کَرٕہو بہٕ یورٕے سیٚنٛڈ زِ کوتاہ بَجَٹ کیٛاہ لَگہِ اَتھ ٹھیٖک چھا آ بِلکُل کٔہٕنۍ چھِنہٕ پرواے ییٚمہِ ساتہٕ تۄہہِ آسِوٕ یہِ مَشوَر تُہۍ ؤنہِ زیٚو مےٚ تہٕ کانٛہہ چھِنہٕ فِکِر ہہ چلو چلو ٹھیٖک حظ چھِ اوٚکے اوٚکے اَسلامُ علیکُم